آ بہٕ ہٮ۪کہٕ پَنٕنہِ ہمسایَن منٛز پانٛژَن نَفرَن ہُنٛد ناو ؤنِتھ گۄڈنِکُے نفر چھُ اِماد دوٚیِم چھُ نِثار آنٛٹی ترٛیٚیِم چھِ روزی دِدی ژوٗرِم چھُ طاہِر بَیا تہٕ بیٚیہِ بیٛاکھ ہمسایَن منٛز تہِ ہٮ۪کہٕ بہٕ اَکھ شٔریٖک تھٲوِتھ ییٚتٮ۪ن سُہ چھُ جاوید اَنٛکَل